اسلام علیکُم مےٚ چھِ ناو اُلفت مُشتاق بہٕ چھَس روزان بانٛڈی پورہ لاوے پورہ تُہُنٛد کۄشَن چھُ وَٹ ڈوٗ یوٗ ڈوٗ وِد دَ وِد دَ فٕلَوٲرٕس اینٛڈ فرٛوٗٹٕس گرٛون اِن دَ گاڈَن أسۍ چھِ لاگان اَتھ گاڈنَس منٛز چھِ أسۍ لاگان لیٚمبۍ کُلۍ تہٕ دٲن کُلۍ تہٕ دَچھِ کُلۍ تہٕ سنٛگتَر کُلۍ تہٕ یا أنجیٖر کُلۍ تہٕ ٲر کُلۍ تہٕ واریاہ کُلۍ چھِ أسۍ لاگان گِلاس کُلۍ تہٕ یا ٹنٛگ کُلۍ تہِ چھِ لاگان ییٚمۍ سۭتۍ سٲنۍ پارک ییٚمۍ سۭتۍ مطلب سٲنۍ پارک چھِ واریاہ زیادٕ سَجیہ تِتھَے کٔنۍ چھِ أسۍ أسۍ چھِ ژیٖرۍ نیران پارکہِ أسۍ چھِ نیران ژیٖرۍ أسۍ چھِ أسۍ چھِ نیران ژیٖرۍ پارکہِ منٛز تہٕ پَتہٕ چھِ أسۍ تَتہِ ژیٖرۍ آسان ڈِنَر کَران نیٚبرٕ کَنۍ پارکہِ منٛز تِکیٛازِ یہِ سٲنۍ پارٕک چھِ آسان واریاہ زیادٕ سَجان یا کُنۍ ساتہٕ چھِ آسان أسہِ نہِ کانٛہہ پوٚژھ چھِ یِوان تٔمِس چھِ یِوان سٲنۍ پارٕک واریاہ زیادٕ إمو کُلیو سۭتۍ پَسَنٛد تِکیٛازِ یِم کُلۍ چھِ آسان واریاہ زیادٕ سَجان یا لیٚمبۍ کُلۍ چھِ لاگان پَتہٕ چھِ تَتھ لیٚمبۍ پٮ۪وان یا دَچھِ کُل چھُ لاگان پَتہٕ چھِس دَچھ پٮ۪وان پَتہٕ چھِ کانٛہہ یِوان تہٕ پَتہٕ چھِ سُہ دَچھ تہِ کھٮ۪وان یا دٲن کُل چھُ لاگان پَتہٕ چھِس أسۍ دٲن کھٮ۪وان یا سنٛگتَر کُل چھِ لاگان پَتہٕ چھِس پٮ۪وان سنٛگتَر تہٕ پَتہٕ چھِ أسۍ تٕم تہِٕ کھٮ۪وان کانٛہہ تہٕ کُل چھِ أسۍ لاگان یِم مگر پارکہِ منٛز چھِ لاگان گاڈنِنٛگ تِم کُلۍ چھِ أسۍ لاگان تم چھِ أسۍ پارکہِ منٛز لاگان تِتھَے پٲٹھۍ چھِ أسۍ یِم پوشہٕ کُلۍ تہِ لاگان یِمو پوشہٕ کُلیو سۭتۍ چھِ واریاہ زیادٕ سٲنۍ پارٕک سَجان یا یِمو یا یِمو مٮ۪وٕ کُلیو سۭتۍ تہِ چھِ واریاہ زیادٕ سٲنۍ پارٕک سَجان تِکیٛازِ پارٕک چھِ واریاہ زیادٕ شوٗب سانہِ خٲطرٕ یہِ گژھِ آسٕنۍ سَجوٕنۍ تِکیٛازِ ییٚلہِ کانٛہہ اِی سُہ گژھِ وَنُن نَہ تُہِنٛز پارکہِ منٛز تہِ چھِکھ تٕمہٕ کُلۍ یِم واریاہ زیادٕ سانہِ صحت خٲطرٕ تہِ ضٔروٗری چھِ یا یا تم کُلی مطلب یِم واریاہ زیادٕ سَجان چھِ آسان یِم کُلۍ گژھَن اَصل پٲٹھۍ سَجوٕنۍ کُلۍ آسٕنۍ تِکیٛازِ سٲنۍ سون کُل چھُ واریاہ زیادٕ سَجٕنۍ سَجٕنۍ گژھَن اَتھٕ کُلہِ پارکہِ منٛز کُنۍ ساتہٕ چھِ أسۍ کُنۍ جایہِ گژھان تَتہِ چھِ آسان تِمو کانٛہہ کُل اوٚنمُت دہلی پٮ۪ٹھ یا کُنۍ تہِ جایہِ پٮ۪ٹھ پَتہٕ چھِ أسۍ تِمَن وَنان اَکھ امِچ اَکھ شاخ دیٖتو اَسہِ تہٕ أسۍ تہٕ لاگو یہِ گَرِ پارکہِ منٛز پَتہٕ چھِ تِم دِوان تہٕ پَتہٕ چھِ أسۍ یہِ گَرِ پنٛنہِ پارکہِ منٛز لاگان تِکیٛازِ سٲنۍ پارٕک گژھِ آسٕنۍ واریاہ زیادٕ سَجوٕنۍ یا کُںۍ ساتہٕ چھِس کانٛہہ سون ہَمساے یِوان تٕم تہِ چھِ مطلب اَتھ گاڈنِنٛگ کُلِس منٛز وٕچھان پَتہٕ چھِ یِم تَتھ فرٛوٗٹٕس آسان آمٕتۍ اَتھ آسان پیٚمٕتۍ اَتھ کُلِس پَتہٕ چھِ تمہِ دۄہ اَتھ فرٛوٗٹٕس تہِ والان تِکیٛازِ یہِ کُہ یہِ چھِ آسان واریاہ زیادٕ سَجوٕنۍ پارَک اَسہِ چھِ آسان اَصۭل مِو کُلۍ سُہ آسان لٲگِتھ فٕلَوٲرٕس آسان لٲگِتھ یا کانٛہہ تہٕ چیٖز آسان لٲگِتھ ییٚمۍ سۭتۍ یہِ پارٕک سٲنۍ چھِ واریاہ زیادٕ سَجان تٔمۍ یہِ پارٕک چھِ سانہِ خٲطرٕ واریاہ زیادٕ ضٔروٗری اَسہِ پَزِ اَتھ پارکہِ واریاہ زیادٕ اَصل پٲٹھۍ صفٲیی تھاوٕنۍ تِکیٛازِ أمۍ أتی چھِ یِم کُلۍ واریاہ زیادٕ صحت کَران مطلب مضبوٗط واریاہ زیادٕ یِم گژھان اَسہِ پَزِ یِمَن کُلٮ۪ن تہٕ واریاہ آب پٮ۪وان یِمَن کُلٮ۪ن ترٛاوُن اَصل پٲٹھی یِم گژھَن نہٕ ہۄکھٕنۍ یِم کُلۍ کِہیٖنۍ تہٕ نہٕ تِکیٛازِ اَگر یِم ہوٚکھۍ تہٕ پَتہٕ ہٮ۪کہِ نہٕ یِمَن فرٛوٗٹ ورٛوٗٹ پٮ۪تھ کِہیٖنۍ تہٕ تمی موٗجوٗب اَسہِ پَزِ گاڈنِنٛگ ہُنٛدۍ واریاہ زیادٕ اَصٕل پٲٹھۍ دیان تھاوُن سانہِ خٲطرٕ چھِ یہِ واریاہ زیادٕ ضٔروٗری سٲنۍ گاڈنِنٛگ اَسہِ پَزِ اَصٕل واریاہ زیادٕ احتیاط سان مطلب اَصل پٲٹھۍ رٲچھِ راوٕچھ کَرٕنۍ کانٛہہ چیٖز گژھنہٕ اور گژھٕنۍ ییٚمۍ سۭتۍ اَتھ نۄقصان گژھِ ٹایمہٕ ٹایمہٕ یا خاد آسٮ۪س ضوٚرَتھ یا کانٛہہ تہِ چیٖز آسٮ۪س ضوٚرَتھ سُہ ترٛاوو أسۍ اَتھ تِم تِکیٛازِ أتی گژھَن یِم واریاہ زیادٕ سٲنۍ گژھِ پارٕک گژھِ واریاہ زیادٕ یِمو مطلب کُلیو سۭتۍ سَجی سٲنۍ پارٕک چھِ سانہِ خٲطرٕ واریاہ زیادٕ ضٔروٗری یہِ چھِ سَجان سَجوٕنۍ پارٕک آسان واریاہ زیادٕ یِمو کُلۍ تہِ چھِ سانہِ خٲطرٕ واریاہ زیادٕ ضٔروٗری مطلب یِم اَسہِ لُکھ چھِ سانہِ پارکہِ چھِ واریاہ زیادٕ یِم لُکھ دِوان پارکہِ پارٕک گژھِ واریاہ زیادٕ سَجوٕنۍ آسٕنۍ

شُکریہ